ہٮ۪لو اسلامُ علیکُم تُہۍ چھُو ہُم کانٛگر بناونہٕ وٲلۍ أسۍ یہِ بانٛڈی پوٗرا پٮ۪ٹھ اِتھ کَنہِ عایشہ تہٕ اَسہِ آسہٕ کانٛگرِ اَکھ زٕ ہَتھ ضوٚرَتھ اَکھ زٕ ہَتھ نا ساڑ ترٛےٚ ہَتھ چھِ پرٮ۪تھ کُنہِ جایہِ مِلان تہٕ مےٚ کوٚرمَو تۄہہِ تَوٕے تُہۍ چھُو أمۍ کُے کارٕبار تہٕ تُہۍ کٔریُو تھوڑا بہت کَم

مگر مےٚ چھِنہٕ حظ واریاہ زیادٕ نِنۍ اَکھ زٕ ہَتھ تھوڑا کٔریو مطلب اَتھ تہِ یوٗت ساڑ ترٛےٚ ہَتھ چھِ زیادٕ گژھان بیٚیہِ تھوڑا ہٮ۪کہِ نہٕ حظ دہ وُہ رۄپیہِ کَم گٔژھتھ کِہیٖنۍ تہِ چھِ پوٚز تہٕ وٕ مگر آز چھُو تۄہہِ پاے آز چھِ واریاہ زیادٕ غریٖبی تہِ حظ چھِ پوٚز چلو پھر بھی وٕ ٹوٗ نایِنٹی کٔرِو تُہۍ زٕ ہَتھ تہِ نَمٛتھ چھا ٹھیٖک اَسہِ چھِ ضوٚرَتھ کانٛگرِ زٕ ہَتھ توتہِ برابر زٕ ہَتھ آ ترٛےٚ ہَتھ نہٕ کیٚنہہ زٕ ہَتھ تہٕ نَمتھ کٔرِو توتہِ زٕ ہَتھ نَمتھ چھِ ٹھیٖک تہِ حظ چھِ پاے اَتھ چھِ واریاہ لگان تہٕ وٕ مگر آز چھِ تۄہہِ پانَس پاے یورٕ چھِ اَسہِ واریاہ زیادٕ تہٕ واریاہ یورٕ چھِ کٲم تہٕ پونٛسَن ہٕنٛز چھِ واریاہ زیادٕ کٔمی آز تہٕ توتہِ زٕ ہَتھ نَمتھ کٔرِو اَسہِ چھِ ضوٚرَتھ یَتھٕے رٮ۪تسٕے منٛز نَومبَرسٕے رٮ۪تَس منٛز تہٕ اَسہِ چھِ أمٕے کٕنٕنۍ تہٕ یِم چھِ آ أسۍ کَرَو تَتھ تُہۍ کَتھ جایہِ چھُو بیٚہوان تُہۍ کَتھ جایہِ چھُو بیٚہوان مطلب بَنٛڈٕپورِ کَتھ جایہِ تۄہہِ چھُو نا زٕ ترٛےٚ دُکان اَتہِ چھِ سَمٛجھٕے یِوان تُہۍ ؤنِو تُہۍ کَتھ دُکانَس چھُو آسان اچھا چلو ٹھیٖک چھِ وٕ گوٚو ترٛےٚ ہَتھ زٕ ہَتھ نَمَتھ گوٚو وٕ چلو ٹھیٖک چھِ